سلامُ علیکُم تُہۍ چھُو حظ یہِ میٖر سیلٕز اَہَن حظ آ یہِ بہٕ اوسُس وَنان مےٚ حظ اوس اوٚترٕ بوٗٹھ نِمُت تۄہہِ نِش أڈیٖڈاس حظ بِلوٗ کَلَر ایٹ دا ریٹ آف ترٕٛہ ساس اوس مےٚ نیٛوٗمُت سُہ سُہ حظ اوس یہِ بِلوٗ کَلَر ووٚنمَو نا حظ مےٚ تۄہہِ تَتھ چھِ گٲمٕژ کٲم تۄہہِ ہووٕ مےٚ اَصٕل پٲٹھۍ تہٕ مگر تۄہہِ کوٚروٕ شایِد پیک تہِ سُے مگر تتھ چھےٚ اَکھ کھۅر چھِ تَتھ شیٚترٕٛہ بیٛاکھ چھِ تَتھ سَتترٕٛہ تُہۍ ؤنِو مےٚ تُہۍ ؤنِو مےٚ یہِ اَتھ چھا رِٹٲرٕن پالیسی کیٚنٛہہ کِنہٕ اَتھ چھِ نہَ اَگر حظ پَتہٕ اوٚرٕ یوٚر چھِنہٕ حظ گَژھان پَتہٕ چھِ کَسٹٕمَرس ٲس مٔژراوان تہِ گَژھِ نہٕ گَژھُن کیٚنٛہہ با خۄدا حظ اوس مےٚ قۅرانُک قَسم فَنکشَنَس منٛز گَژھُن یِتھٕے مےٚ تَتہِ خانٛدَر خانٛدَر تَتہِ اوس مےٚکوٚڈ ٹینٛٹ نیٚبرٕکَنہِ بوٗٹھ تَتہِ چھِ دپان شُرۍ یہِ چھُ پاگَل کیٛاہ اَکھ کھۅر چھُ شیٚترٕٛہ بیٛاکھ چھُ سَتترٕٛہ وۅنۍ کیٛاہ کَرٕ بہٕ تُہی ؤنِو اَدٕ لوٚگ واریاہ تکلیٖف لوٚگ واریاہ أتھۍ اوسُس بہٕ مہراز سالَس گوٚمُت تَتہِ ٲسۍ تِم پَتہٕ مہرازَس کَران کَتھٕ وۅنۍ کیٛاہ وَنہٕ بہٕ

اَکھ اوس شیٚترٕٛہ شیٚترٕٛہ اوس مےٚ نِیُن شیٚترٕٛہ اوس ڈِٹَرمایِنٕڈ ستترٕٛہ اوسوٕ تۄہہِ اَدلہٕ بَدلہٕ دیُتمُت تَوَے چھُس بہٕ وَنان تُہۍ کٔرِیو جلد جلد چھا جلد تہٕ یُن نفر بہٕ یِمہو نہٕ اور بوٗزتھٕ بیٚیہِ اوس مےٚ یہِ اَتھ بوٗٹھَس بارَس منٛز بیٚیہِ کیٚنٛہہ زانُن حظ تھوڑا بہت یہِ چھا واٹَر پرٛوٗف یہِ چھا ہُہ یہِ تۄہہِ ووٚنوٕے نہٕ تۄہہِ چھُو یُس تۄہہِ یہِ اَتہِ چھُو نا حظ یہِ سیلٕز مین اَتہِ چھِ سیلٕز مین تٔمۍ حظ ووٚن پَنُن ناو فیضان سُہ حظ اوس واریاہ ایٚبیٖزیوٗ تہِ واریاہ تٔمۍ سُہ اوس نہٕ سیٚود کتھ أدیٖداس حظ أدیٖداس فُلایر فُلایر شوٗز ہے ژٕ وَن حظ مےٚ رِٹٲرٕن گژھیٛا سُہ رِٹٲرٕن چھُ سُہ گژھیٛا

اَہَن حظ تٔمۍ سُنٛد تٔمۍ سُنٛد نمبر تہِ کٔرۍزیٚو تُہۍ مےٚ سیٚنٛڈ بیٚیہِ اوسُس بہٕ وَنان اگر بارٕدُبار یِژھ غلطی گٔے ٹھیٖک چھِنہٕ حظ اگر بارِ دُبارٕ یِژھ غلطی گٔے یہِ تھٲوزیٚو یاد یوٗ وِل لوٗز ایٚے کَسٹٕمَر او کے سے سیلٕز مین تٔمِس دِی زِ نا ژٕ میٛون نمبر یِتھُے بہٕ پَتہٕ تٔمِس نِش سُہ رَٹہٕ ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ پرواے

تھٲرٹی سِکِس اوس مےٚ اَنُن شیٚترٕٛہ تۄہہِ چھُو ستترٕٛہ سوٗزمُت تُہۍ سوٗزیوٗ یہِ جناب کوتُل اِسلام کُپوارہ ٹھیٖک چھُ نا ہاوُس نمبر ترٛےٚ ہَتھ شےٚ آ ٹھیٖک چھُناہ أمِس کوتاہ ٹایِم لَگوٕ تۄہہِ چھُو کَرُن تُہۍ سوٗزۍزیٚو ڈَبَس منٛز شیٚترٕٛہ سایِز بہٕ دِمہو پَتہٕ یہِ ستترٕٛہ واپَس ٹھیٖک چھُناہ ٹھیٖک آ اَدٕ سہ اَسلامُ علیکُم